السَلامُ علیکُم مےٚ چھُ ناو سُمیرا بہٕ چھَس روزان بانڈی پورا تُہۍ چھُو وَنان توہہِ کَمہِ قٕسمٕچ نِوزٕ چھو پسند تُہۍ کیٛاہ چھُو پرٛٮ۪فر کَران وٕچھُن أسۍ کیٛاہ چھِ کَران وٕچھُن پرٛٮ۪فر مےٚ چھِ ہر طرح کی بہٕ چھَس بوزان ہر کانٛہہ نِوٕز ہر کانٛہہ خبر چھَس بہٕ بوزان چاہے کُس نِوٕز آسہِ پالٹِکٕس آسہِ اٮ۪جُکیشنہٕ کِس بارس منٛز آسہِ ساینس کِس بارس منٛز آسہِ بِزنِس آسہِ یا کرٛایِم پٮ۪ٹرول آسہِ کیٛاہ آسہِ دُنیا بھر کی نِوزے چھَس بہٕ بوزان دُنیا بھر کی نِوزے مطلب ہر کانٛہہ نِوٕز گزِ مےٚ آسٕنۍ بہٕ چھَس ہر کُنہِ نِوزِ ہٕنٛز یہِ تھاوان بہٕ چھَس دَپان نَہ بہٕ بوزٕ سارے نِوزٕ پالَٹِکٕس بارس منٛز آز کیٛاہ گوٚو پالٹِکسَس منٛز یا اٮ۪جوکیشنَس منٛز کیٛاہ چھُ آزٕ اٮ۪جوکیشن مطلب اٮ۪جوکیشنَس منٛز چھےٚ سِکیٖم کانٛہہ کانٛہہ چیٖز چھا مطلب کَتھ چیٖزس چھِ پرٛٮ۪فر آٹسَس چھےٚ مٮ۪ڈِکلَس چھا کیٛاہ چھا مطلب ہر قٕسمٕچ نِوزٕ چھُ اِنسان بوزان سُپوٹٕس نِوٕز تہِ چھَس بہٕ وٕچھان سُپوٹٕس تہِ چھَس سُپوٹسَس سۭتۍ تہِ چھُ مےٚ واریاہ زیادٕ دِلچسپی خاص کَر میچ آسہِ میچس سۭتۍ مطلب کُس پٕلیر کیٛاہ چھُ کُس پٕلیر چھُ مانا ہُوا کٔمۍ پٕلیرن کۭژاہ رَنہٕ چھِ فار اٮ۪کزامپٕل وِراٹھ کوہلی کیٛاہ چھُ روحِت شرما کیٛاہ چھِ مطلب یِم نِوزٕ چھِ مےٚ چھِ یِمن نِوزن سۭتۍ مطلب سُپوٹسَس چھِم سۭتۍ چھِ مےٚ خاص دلچسپی خاص دلچسپی یَتھ وَنو اَتھ سۭتۍ چھِ مےٚ واریاہ زیادٕ لَگاو سُپوٹسَس سۭتۍ پالِٹِکسس سۭتۍ تہِ چھِ مےٚ واریاہ زیادٕ لَگاو مطلب بی جے پی کیٛاہ کَرِ کانٛگریس کیٛاہ چھِ کَران کانٛگریس کیٛاہ چھِ کَران اٮ۪ن سی نیشنَل کانفرٛٮ۪نٕس کیٛاہ چھِ کَران باقٕے باقٕے پارٹِیٖز کیٛاہ چھِ کَران اے پی کیٛاہ چھِ کَران عام آدمی پاٹی مطلب مےٚ چھِ واریاہ لَگاو نِوزن سۭتۍ مطلب دُنہِچ خبر تھاوٕنۍ چھِ آزٕ مطلب یہِ چھُ واریاہ اَصٕل چیٖز نِوٕز پَتہ آسٕنۍ أکِس اِنسانَس اَمہِ سۭتۍ چھِ اِنسانَس پَتہ چَلان دُنیا کوٚت ووت أسۍ کَتٮ۪ن چھِ أسۍ کیٛاہ چھِ کَران کیٛاہ نہٕ چھِ کَران تہٕ أتی چھِ اِنسانَس لَگان یِمن یِمو سۭتۍ پَتہ دُنیا کوٚت ووت مطلب أسۍ کیٛاہ چھِ کَران أسۍ کوٚت وٲتۍ بِزنِس خبرٕ چھِ اِنسان بوزان بِزنِسَس منٛز کیٛاہ گَژھان چھِ کیٛاہ نہٕ گَژھان چھِ بَزنِس تہِ گَژھِ اِنسانس لَگٕنۍ پَتہ بِزنِس کَتتھ ووت فار اٮ۪کزامپٕل کالہٕ چھِ وَنان تیٖلس کھوٚت صُبحَس چھِ وَنان تیٖلس ووٚتھ کٲلۍکٮ۪تھ چھِ وَنان گیسَس کھوٚت صُبحَس چھِ وَنان گیسَس ووٚتھ پٮ۪ٹرولَس کھوٚت پٮ۪ٹرولَس ووٚتھ یِتھ کٔنۍ چھِ دُنیا بھر کی خبریں اِنسانس لَگان پَتہ دُنہِچ خَبر چھِ اِنسانس لَگان پَتہ دُنہِچ نِوزٕ چھِ دُنہِچ نِوزٕ چھِ اِنسانس لَگان پَتہ چاہے ٹی وی آسہِ چاہے ٹی وی آسہِ چاہے کیٛاہ آسہِ گَرس منٛز ریڈیو آسہِ نِوٕز پیپر آسہِ اَمہِ ذٔریعہِ چھِ أسۍ ہر کانٛہہ خبر بوزان ٹی وی ٲسۍتن ریڈیو ٲسۍتن نِوٕز پیپر ٲسۍتن أسۍ چھِ ہر قٕسمٕچ نِوٕز بوزان إمو ذٔریعہِ چھِ أسۍ بوزان نِوزٕ یا فار اٮ۪کزامپٕل آز چھِ فون کانٛہہ چَنل کیٚنٛہہ وٕچھو سٕپوٹٕس وٕچھو کانٛہہ تہِ یہِ وٕچھو موبایلس پٮ۪ٹھ تہٕ ہر کانٛہہ نِوٕز چھِ أسۍ یہِ بوزان تہٕ ٹی وی یَس پٮ۪ٹھ چھِ وٕچھان تہِ نِوٕز تھاوان چھِ ہر کانٛہہ خبر تہٕ بَچن تہِ چھِ اَمہِ سۭتۍ یِتھ کٔنۍ ٹچ روزان اِن ٹچ وٕچھنُک نِوٕز وٕچھنُک نِوٕز چاہے کٲشِر نِوٕز آسہِ کٲشِر پٲٹھۍ خبر آسہِ چاہے اُردو پٲٹھۍ خبر آسہِ دِلہِ ہٕنٛزۍ خبر چاہے آج تَک آسہِ چاہے کُس خبر آسہِ تہٕ اِنسان چھُ وٕچھان یِم خبرٕ اِنسان چھُ وٕچھان یِمہٕ نِوزٕ چھُ اِنسان وٕچھان خبرٕ چھِ اِنسان وٕچھان اِنسان چھُ روزان اِن ٹچ وٕچھان چھُ دُنیا کوٚتتھ ووت دُنیا کیٛاہ مطلب دُنیاہس منٛز کیٛاہ چھُ گَژھان کیٛاہ نہٕ چھُ گَژھان تہٕ اِنسانس چھُ روزان یِمن چیٖزن سۭتۍ ٹچ خاص کَر سُپوٹسَس منٛزچھِ سانِیا مِرزا چھِ پی وی سِندوٗ چھِ ٹیبٕل ٹٮ۪نٕس پٕلیر یِمن تہِ چھُ بہٕ چھُس أسۍ چھِ بَڑٕ شوقین بَڑٕ دلچسٕپ میچ وٕچھان چھِ أسۍ ٹی وی یس پٮ۪ٹھ تہٕ اَسہِ چھِ یِتھ کٔنۍ چھِ لَگان دُنیہٕچ خبرٕ پتہ دُنیا بھر کی خبریں چھِ اِنسانس لَگان پتہ کَتٮ۪ن کیٛاہ گوٚو کیٛاہ نہٕ گوٚو تہٕ یِتھ کٔنۍ چھِ أسۍ خبر وٕچھان خبر حظ خاص کَر چھِ مےٚ سُپوٹٕس چنلہِ سۭتۍ واریاہ زیادٕ لَگاو بیٚیہِ پالٹِکسَس سۭتۍ پالٹٮ۪کٕس تہِ چھَس بہٕ اِن ٹَچس منٛز آسان تہٕ سُپوٹسَس منٛز تہِ چھَس بہٕ اِن ٹچ آسان تہٕ یِتھ کٔنۍ چھِ اِنسانس لَگان دُنیا بھر کی خبریں پَتہ باقی وَسَلام